ہیٚلو السلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ صحت چھُو ٹھیٖک اۭں اَصٕل پٲٹھۍ اَتہِ کیٛاہ دٔلیٖل ٲس اوترٕ گٔمٕژ اَہَنُو ہاے ہاے ہاے وۄنۍ کیٛاہ گوکھ نۄقصان ہاے ہاے ہَتو تاوَن یہِ کیٛاہ ہو گژھن آز آز ہو چھی سورُے پٮ۪ٹھٕ ہاو درٛوگے سَبزی تہِ ہتا تَاون ہا اہنُو مےٚ بوٗزے نہ اوترٕ دَپان ہُمِس تہِ چھُو کھوٚتمُت رٔفیٖقس ہا اَہَنُو دَپان تٔمِس چھُ سہلاب آمُت کِچنَس بانہٕ وانہٕ گٔمٕتۍ پَلو وَلو گٔمٕتۍ ہاے ہاے یہِ ہا گوٚو مَگر پٔز پٲٹھۍ یہِ چھُ خۄداے سُنٛد قہر اَتھ کیٛاہ کَرو اَہَنُو مےٚ نہ بوٗزوا اوترٕ گاندَربَلَس چھُ صحیح سہلاب آمُت تَتہِ چھِ گرٕ زٕ ترٛےٚ پیٚمٕتۍ پَتھر مَکان اَہَنُے اۭں تی ہا بوٗزُم مےٚ دوٚپ اوترٕ بہٕ کَرٕ ژےٚ فون پَتہٕ کَرے مےٚ مگر شایَد آسٕے نہٕ ژےٚ ٹاورٕے اہنو غریب اَہَنُو غریٖب چھِنا پٮ۪ٹھٕ بچٲر پٮ۪ٹھٕ نا زینن وول چھُ اَکوے موٚزوٗرۍ کرنس اَہَنُو مےٚ پھیوٗرٕے واریاہ زیادٕ مےٚ دوٚپ گۄڈٕ کَرے ژےٚ بہٕ فون بہٕ دَپے کیاہ دٔلیٖل مےٚ پھیوٗرے واریاہ مےٚ لوگُے وَدُن اہنو وۄنۍ غریٖبٕے پٮ۪ٹھٕ بوٗزُم توٚمُل ووٚمُل چھُ گوٚمُت اَڈٮ۪ن آبَس بہٕ ہا دَپان تِم کیاہ آسن کھیٚوان اَہَنُو مےٚ بوٗزے نہٕ اوترٕ توٚمُل ووٚمُل بہٕ دَپان واے خۄدایہٕ تِم کیٛاہ آسن بِچٲر کھیٚوان اَہَنُو وۄنۍ گامَس منٛز چھِ آسان تۄہہِ سبزی وَرزی شہرٕ نا چھِنہٕ کِہیٖنۍ نہٕ پٔتمہِ ؤرۍ یہِ آیے سُہ سہلاب آسہِ اَسہِ نا اوس نہٕ کِہیٖنۍ کھیٚنہٕ خٲطرٕ اَتے گامَس منٛز چھِ توتہِ زٔمیٖن ومیٖن آسان تہٕ کَران اکھ أکِس مدد شَہرَس منٛز اَہَننُے وۄنۍ باقٕے ہَمساے چھِکھ نہ تِمَے ہیٚکنکھ مَدَد کٔرِتھ وۄنۍ ہے آسہٕ ہا نزدیٖک بہٕ دِمہٕ ہاکھ کیٚنٛہہ کَم زیادٕ اَہنو تی چھےٚ سے نا وَنان وۄنۍ ہَے نزدیٖک آسہٕ ہن کَم زیادٕ کَرٕ ہاکھ بہٕ تہِ مَدَد کیٚنٛہہ اَہَنُو وۄنۍ بِچارٮ۪ن گوٚمُت چھُکھ نۄقصان پٮ۪ٹھٕ چھِ دَپان تِمَن خام عیال لَکٕٹۍ لَکٕٹۍ شُرۍ اَہَنُو خام عیال چھُنا گژھان آز مُشکِلٕے کٲنٛسہِ ہُنٛد وۄنۍ چھَس دپان آگر وۅنۍ ایٚکاوُنٛٹ نَمبر انکھ تِہُنٛد تہٕ کَم زیادٕ کَرَکھ مَدد اہنُو وۄنۍ وۄنۍ خۄداین چھُنم سوٗزمُت تہٕ وۄنۍ کَم زیادٕ ہیٚکَکھ مَدَتھ کٔرِتھ اہنُو مےٚ بوٗزٕے نہٕ اوترٕ مےٚ وُچھ اوترٕے نِوز ٹی وی یَس پٮ۪ٹھ تہِ تہٕ بیٚیہِ نیٚٹس مےٚ دوٚپ بہٕ کَرے فون مےٚ کوٚرُے ژےٚ فون ژےٚ اوسٕے نہٕ فونٕے گژھان مےٚ دوٚپ ژےٚ چھُے شاید نیٹؤرکٕے نہٕ اہنُو پوز ہا اَہنُو تور چھَنا کۄل مےٚ گوٚو اوترٕ واریاہ مُشکِل بہٕ چھَسے نہ اَکہِ لٹہِ آمٕژ تور مےٚ چھِ وٕچھمٕژ سۄ چھِ بٔڑ کۄل اہنُو اَہَنُو پوٚز ہا چھُی اہنُو سۄ چھنہ واریاہ بٔڑ کۄل اہنُو تَتھ منٛز گٔیے نا تمہِ ؤرۍ یہِ سُہ بَچہِ تہِ اَہَنُو اَصٕل پٲٹھۍ ژٕ بوزناو اَدا بیٚہو رۄبَس حَوالہٕ بیٚہہ